اِنٛڈیاہَس منٛز چھےٚ واریاہ بےٚ روزگٲری تہٕ واریاہ بےٚ روزگٲری کیٛاہ حَد روٚژھ بےٚ روزگٲری تَتہِ چھِنہٕ ہر کٲنٛسہِ جاب کِہیٖنۍ نہٕ کٔشیٖرِ منٛز چھےٚ تَمہِ کھۄتہٕ زیادٕ پرٛابلِم ییٚتہِ چھےٚ واریاہ زیادٕ اَن اٮ۪مپٕلایمٮ۪نٛٹ تہٕ بےٚ روزگٲری ہِنٛز حَد ییٚتہِ چھُنہٕ کٕہۭنۍ تہِ ییٚتہِ چھُ پی اٮ۪چ ڈی ہولڈَر تہِ بِہِتھ تہٕ بٔڑ کانٛہہ ییٚمہِ ڈِگری تہِ آسہِ کٔرِتھ سُہ تہِ بِہِتھ ییٚتہِ چھِ لَژھَن ہِنٛدۍ پٲٹھۍ اِ اِنجیٖنَر لَژھَن ہِنٛدۍ پٲٹھۍ ڈاکٹر تہٕ ییٚتہِ چھِ بٔرۍ بٔرۍ یِم نٔرسہٕ چھےٚ دُنہِچہِ ٹٮ۪کنِشَن چھےٚ دُنہِچہِ مگر کیٚنٛہہ جاب رولٕز چھِ یِم اِمرجٕڈ اِمرجٕڈ آیہِ کَرنہٕ فِو ڈِکیڈزَن منٛز زَن چھُ یہِ نوٚو چھُ ییٚتہِ وٕنۍکٮ۪نَس ماڈرنایزیشنَس منٛز چھِ نوٚو چیٖز اَکھ اٮ۪ڈ آمُت کَرنہٕ یَتھ چھِ أسۍ وَنان یوٗٹیوٗبَر کَنٹٮ۪نٛٹ کِرٛیٹَر ٹرٛاولَر تہٕ کوٚمیڈِیَن یِم چھِ نٔوۍ نٔوۍ یِم زَن آمٕتۍ چھےٚ یہِ کَرنہٕ یوٗٹیوٗبرَس منٛز چھِ یوٗٹیوٗبَر اَکھ نفر آسان سُہ چھُ پَنُن اَکھ آی ڈی بَناوان پَتہٕ چھِ تَتھ سُہ میل یہِ بَناوان اَکھ چَنَل بناوان پنٛنہِ ناوَس پٮ۪ٹھ تہٕ چھُ سُہ کَران سِٹاٹ ویٖڈیو بناوٕنۍ چھُ سُہ کَران سِٹاٹ وِلاگِنٛگ کَرٕنۍ چھُ سُہ کَران سِٹاٹ ہر کُنہِ اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ ٹرٛاوٕل کَرُن سُہ چھُ تَتھ منٛز تِم سٲری چیٖز ہاوان سُہ چھُ شۄنٛگُن پٮ۪ٹھٕ وَتھنَس تام کھٮ۪نَس پٮ۪ٹھٕ باتھ روٗمَس تام سورُے کیٚنٛہہ ہاوان تَمہِ سۭتۍ چھِ تٔمِس لایکہٕ یِوان تٔمِس چھِ تَمہِ سۭتۍ پیمٮ۪نٛٹ پانَے پونٛسہٕ یِوان لُکھ چھِ سُہ وٕچھان وٕچھان وٕچھان تہٕ تٔمۍ سٕنٛدِس اٮ۪کاوُنٛٹَس منٛز چھِ گژھان تیٖتیٛاہ تیٖتیٛاہ پونٛسہٕ جمع پَتہٕ گوٚو کَنٹٮ۪نٛٹ کِرٛیٹَر یُس وۄنۍ پانہٕ آسہِ لٮ۪کھان تہِ تہٕ پَتہٕ آسہِ کِرٛیٹ تہِ کران سُہ کانٛہہ چھُ آسان یُتھ یُس لٮ۪کھان تہِ چھُ ڈَرٛاما پَتہٕ چھُ تَتھ بَناوان تہِ پانَے تہٕ پَتہٕ چھُ تَتھ بٕتھِ کَنۍ پیش تہِ تھاوان پانَے تِتھۍ تہِ چھِ یَتھ منٛز آمٕتۍ ٹرٛاولَر چھُ اَکھ آسان یُتھ جابا یہِ چھُ پَکان صرف پَکان ہُپٲرۍ یَپٲرۍ ٹوٗرِسٹَن تہِ نِوان اَنان ٹوٗرِسٹَن پانہٕ تہِ پَکان نیران بیٚیہِ بَچو کوٚمیڈِیَن کوٚمیڈِیَن ہُنٛد یہِ چھُ اَکھ وۄنۍ نوٚو جاب اَکھ رول آمُت کہِ کانٛہہ چھُ کوٚمیڈِیَن بَنان کوٚمیڈِیَن اِن دَ سُہ چھُ لُکَن اَسناوان لُکھ ییٚلہِ خوش چھِ گژھان دِل کھوٗلِتھ تٔمِس پَتہٕ پونٛسہٕ دِوان تٔمِس چھُ تَمی سۭتۍ پنٛنہِ گَرُک گُزارٕ گژھان بیٚیہِ چھِ یِتھی یِتھی نَوٮ۪ن لُکَن ہِنٛدٮ۪ن دٮ۪ماغَن منٛز چھُ یِمَے نٔوۍ نٔوۍ چیٖز یِوان نٔو آیڈیالجیٖز یِوان تِم چھِ اِنَسٹاگرٛامَن پٮ۪ٹھ ویٖڈیوز کھالان میٹَن پٮ۪ٹھ چھِ کھالان فیس بُکَن پٮ۪ٹھ چھِ کھالان یِمَن چھِ یِوان یِتھَے کٔنی لایکہٕ وایکہٕ تہٕ پَتہٕ چھِکھ مِلان تَتھ پونٛسہٕ گورمٮ۪نٛٹ تہِ چھُ یَژھان کہِ ہر کانٛہہ کٔرِن پَنُن پَنُن بِزنِس سِٹاٹ تہٕ بیٚیہِ کٔرِن پنٛنِس بِزنِسَس منٛز برٛونٛٹھ پَکنٕچ کوٗشِش کیٛازِکہِ گورمٮ۪نٛٹَس نِش تہِ چھَنہٕ وۄنۍ نوکری ووکری کیٚنٛہہ تِم تہِ چھِنہٕ وۄنۍ کٲنٛسی لاگان تہٕ نہ چھُ کانٛہہ لَگٲنی ہر کانٛہہ چھُ وٕنۍکٮ۪نَس یَژھان أسۍ کَرو پَنُن بِزنِس سِٹاٹ تہٕ بیٚیہِ پَکو برٛونٛٹھ برٛونٛٹھ تَمی بِزنِس سۭتۍ اَدَروایِز چھِنہٕ ییٚتہِ بِزنِس تہِ دِوان کَرنہٕ تیُتھ کِہیٖنۍ نہٕ تہٕ ییٚتہِ چھےٚ سارنی پرٛابلِم گَژھان بِزنِس کَرنہٕ سۭتۍ بیٚیہِ چھُنہٕ گورمٮ۪نٛٹ تہِ تَتھ تیوٗتاہ سپوٹا کران کِہیٖنۍ گورمٮ۪نٛٹَس چھِ أسۍ أپیٖل کَران تِم دِن اَسہِ نٔے نٔے ٹٮ۪کنیٖکٕس ییٚمہِ ٹٮ۪کنیٖک سۭتۍ أسۍ جاب مٔشِد گژھِ تہٕ أسۍ لاگو پنٛنٮ۪ن بِزنِسَن سۭتۍ پنٛنِس ہر کُنہِ اَتھ چیٖزَس سۭتۍ ییٚمِچ اَسہِ ضٔروٗرَتہِ زِندگی چھےٚ ضٔروٗریاتی زِندگی منٛز چھُ یہِ تہِ ضٔروٗری پَنُن بَتہٕ وَتہٕ کھیوٚن ہاکھ بَتہٕ کھیوٚن تہٕ پَنٕنۍ لایف پَکناوٕنۍ پَتہٕ اِنسان چاہے نوکری آسیٛا کَران یوٗٹیوٗبَر آسیٛا کنٹٮ۪نٛٹ کِرٛیٹَر آسیٛا یا سُہ آسیٛا جوکَن کومیڈِیَن یُس لُکَن آسہِ ہا اَسناوان مگر یُتھ واریاہَس کالہٕ برٛونٛٹھ وٕچھ اَسہِ کہِ ییٚتہِ ٲسۍ آسان ٹھیٹھَر ڈرٛاما ٹھیٹرَن منٛز اوس آسان مگر أزیُک یُس یہِ نوٚو زَمانہٕ چھُ آز چھَنہٕ وۄنۍ تِتھ کٔنۍ تھیٹَر سِسٹَم کیٚنٛہہ آز چھُ موبایلَن پٮ۪ٹھٕے سورُے آز یہِ تٔمِس وٕچھُن آسہِ تہِ وٕچھ سُہ تٔتھۍ پٮ۪ٹھٕے تَمہِ کِنۍ گوٚو وقت گوٚو نہٕ بہتر وقت گوٚو نہٕ بہتر کیٚنٛہہ وقت گوٚو واریاہ بُرٕ یُتھُے ییٖژاہ ییٖژاہ ٹٮ۪کنالجی ہِنٛز یوٗز گژھِ تیوٗتاہ تیوٗتاہ گَژھِ اَتھ ہُرٮ۪ر تہٕ بیٚیہِ گَژھٮ۪س پُرٮ۪ر اَتھ پاسچِرایزرَس بیٚیہِ چھُ بیٛاکھ چیٖز بہٕ چھَس دَپان اگر لایف ایٖزی آسہِ جابہٕ سۭتۍ تیٚلہِ کیٛاہ فرق چھےٚ اَسہِ أسۍ چھِ اَمی تیٚلہِ وَنان أسۍ کَرو جاب مگر ییٚتہِ چھَنہٕ تیٖژاہ اٮ۪وٮ۪لبلٹی کیٚنٛہہ پٮ۪ٹھٕ چھُنہٕ گورمٮ۪نٛٹ تہِ اَتھ سازان کِہیٖنۍ